گۄڈٕنٮ۪تھٕے وَنٛدٕ خٲطرٕ چھِ اَسہِ گۄڈٕنٮ۪تھٕے اَلہٕ چھِ آسان یِمَن چھِ أسۍ ہۄکھناوان یِمَن چھَس بہٕ اَلہٕ ہَچہِ تھاوان یِم بَناوان اَلہٕ ہَچہِ چھِ وانٛگَن ہَچہِ چھِ ٹماٹر ہَچہِ چھِ أڑۍ چھِ پرٛٮ۪فَر کَران مطلب اَسہِ چھِ ییٚتہِ لِوَس پورِ منٛز اَکھ فٮ۪کٹِرٛی سُہ چھِ مطلب جوٗس تہِ اَسہِ چھِ ٹماٹر اگر زیادٕ آسَن تہٕ أسۍ ہٮ۪کو سُہ تور نِتھ تَتہِ چھِ أسۍ جوٗس تہِ بَناوان کیٛازِکہِ سۄ چھِ أسۍ پَتہٕ وَنٛدَس لَگان ضٔروٗری باقی باقٕے باقٕے باقٕے چیٖز تہِ چھِ آسان تَتہِ اَسہِ یہِ جوٗس چھُ آسان اگر أسۍ یہِ باقٕے جیم تہِ ہٮ۪کو تَتہِ أسۍ بَنٲیِتھ تہٕ سُہ چھِ ہٮ۪کان أسۍ وَنٛدَس یوٗز کٔرِتھ خا اَلہٕ ہَچہِ تہٕ یِم چھِ روزان اَصٕل پٲٹھۍ پِرٛزٔرٕو تھاوان أسۍ مطلب پنٛنہِ جایہِ پٲٹھۍ مطلب تِکیٛازِکہِ تِم چھِ پَتہٕ وَنٛدَس لَگان اَلہٕ ہَچہِ چھُ آسان وانٛگَن ۂٹ چھُ آسان یا أڑۍ چھِ گۄگجہِ آر تہٕ تَتھ چھِ وَنان أسۍ گۄگجہِ آر تِم تہِ چھِ اَسہِ ایویلیبٕل یہِ آسان کیٛازِکہِ تِم تہِ چھِ وَنٛدَس یہِ ضٔروٗرتھ لَگان رازمہٕ چھُ رازما دال چھِ سُہ تہِ چھِ ہٮ۪کان أسۍ یہِ یوٗز کٔرِتھ وَنٛدَس منٛز کیٛازِکہِ وَنٛدٕ زیادٕ چھِ پرٛٮ۪فَر کَران وَنٛدَس منٛز دالٕے کھیٚنۍ تَوَے چھِ أسۍ تِم یہِ تھاوان پِرٛزٔرٕو کٔرِتھ وَنٛدٕ خٲطرٕ کیٛازِکہِ تِم چھِ بَڑٕ مَزٕدار تہِ گژھان تہِ بَڑٕ اَصٕل تہِ چھُ روزان تِم صحتہٕ خٲطرٕ